اِنڈیا ہَس منٛز چھُ اصٕل ٹرٛانَسپورٹیشَن سِسٹَم مگر اگر واریاہ چیٚلینج چھِ میلے ییٚمِس چیٚلینجِز چھِ پیٚوان فیس کَرٕنۍ تِکیٛازِ اَڑیٚن گامہٕ أڑۍ چھِ وُچھان أڑۍ علاقہٕ تِمَن چھِنہٕ اصٕل روڈ کِہیٖنۍ ییٚمہِ کہِ وجہ سۭتۍ ٹرٛیفِک جام چھُ گَژھان یا گرٕد چھِ کھَسان گاڑیٚن مَنٛز نٔزلہٕ چھُ کَران زُکام چھُ کَران تِم ٹرٛانَسپورٹیشَن سِسٹَم چھُیی نہٕ اَڑیٚن جایَن چھُ اصٕل تہٕ اَڑیٚن جایَن چھُنہٕ اصٕل کِہیٖنۍ اَڑیٚن گامَن چھَنہٕ گاڑِ تہِ کِہیٖنۍ یِم ٲں تھوڑا پہٲڑی علاقہٕ چھِ تِمَن چھَنہٕ وُنہِ تہِ گٲڑۍ گَژھان کِہیٖنۍ یا کیٚنٛہہ گام چھِ چھِ تور تہِ چھَنہٕ اصٕل پٲٹھۍ گٲڑۍ گَژھان کِہیٖنۍ تِکیٛازِ کِراے تہِ چھِ واریاہ زیادٕ روڈ تہِ چھِنہٕ اصٕل کِہیٖنۍ اَمہِ عَلاوٕ چھِ اَگر أسۍ سریٖنگر وَسو اسہِ چھِ لَگان گھٲنٛٹہٕ بَدلہٕ زٕ گھٲنٹہٕ تِکیٛازِ وتہِ وتہِ چھِ گژھان واریاہ ٹرٛیفِک جام چھُ گَژھان اَکھ اِنسان چھُنہٕ ہیٚکان ٹایمَس پٮ۪ٹھ وٲتِتھ کِہیٖنۍ